میٲنِس بَچپَنس منٛز چھِ واریاہ تِژھ یاد مےٚ سۭتۍ جُڑِتھ یِمن ہُند لول مےٚ وٕنۍ تہِ چھُ یِوان تِم یاد چھِ یہِ زِ بہٕ ٲسٕس پَنٕنٮ۪ن ویسن سۭتۍ یاربَلس پٮ۪ٹھ گژھان گنٛدان ٲسۍ آب ٲسۍ اکھ أکِس لگاوان میژٕ ٲسۍ تُلان پَتہٕ ٲسۍ تِمن تَتھ دۄبن منٛز ٲسۍ کُلۍ لاگان ژوٗرِ بیٚہنس ٲسۍ گِنٛدان کھوکھو ٲسۍ گِنٛدان تہٕ یِم چھِ میانہِ خٲطرٕ خاص یاد یِتھ کٔنۍ زِ بہٕ ٲسٕس أمۍ چیٖز پَنٕنٮ۪ن ویسن سۭتۍ پَنٕنہِ بیٚنہِ سۭتۍ کران تہٕ میٲنۍ بیٚنہِ چھِ بَناوان أمن یادَن میانہِ خٲطرٕ واریاہ خاص